یِم لینٛڈ مارکٕس چھِ کۄپوارا ڈِسٹِرٛکَس منٛز تم چھِ واریاہ زیادٕ یُس کۄپوارہ ڈِسٹرک چھِ یَتھ منٛز چھِ ہَنٛدوارا یِوان ہَنٛدوارا چھِ واریاہ خوٗبصوٗرت تہٕ اَپٲری چھِ گژھان کوٚت بَنٛگَس ویلی چھِ یا لولاب چھِ گَژھان بَنگَس ویلی چھِ گَژھان سادنا پاس چھِ اوٗڈی چھِ یِم یِم جایہِ چھِ یَپٲرۍ أسۍ ہیٚکو وٕچھِتھ باڈَر وِو چھِ ہیٚکان أسۍ یِمَن جایَن پیٚٹھ وٕچھِتھ تہٕ یُس یہِ چھِ یُس بَنٛگَس ویلی چھِ تور چھَس بہٕ گٔمٕژ سُہ چھِ واریاہ زیادٕ خوٗبصوٗرت جاے سُہ چھِ میٖڈو ہیوٗ مٲدان ہیوٗ اَکھ گاسہٕ مٲدان ہیوٗ اَکھ چھِ تہٕ توٗرۍ چھِ پیٚوان ٹرٛیک کَرُن اور گژھنہٕ خٲطرٕ چھِ پٮ۪وان گۄڈنیٚتھ پاس اَنُن تمہِ پَتہٕ چھِ اور ہیٚکان گٔژھِتھ سٲری لوٗکھ